ہیٚلو اسلام علیکُم اَہَن حظ کیٛاہ دٔلیٖل حظ چھَس کیٚنٛہہ نہٕ حظ چھُنہٕ اَدٕ کیٛاہ ٹھیٖک چھُ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ کیٚنٛہہ پَرواے چھُنہٕ اَدٕ حظ سلام علیکُم